بَڈگام ڈِسٹِرٛکَس منٛز چھِ واریاہ کامہِ لوٗکھ کَران أڑۍ چھِ گورمٮ۪نٹ نوکری کَران أڑۍ چھِ پرٛیویٹ جاب کَران اَتھٕ کامہِ تہِ چھِ واریاہ کَران آرِ کٲم چھِ اَتھ منٛز یِوان قٲلیٖن کٲم چھِ اَتھ منٛز یِوان واریاہ قٕسمہٕ چھِ اِنسان پانَس رۄپیہِ دَہ زینان گورمٮ۪نٛٹ اِدارٕ یا أڑۍ لوٗکھ چھِ تِتھۍ تِم چھِ بِزنِس کَران واریاہَن قٕسمَن ہُنٛد بِزنِس یِہوٚے اَتھٕ کامہِ ہُنٛد بِزنِس أکہِ جایہِ پٮ۪ٹھ اَنان بیٚکِس جایہِ ترٛاوان تَمہِ حِساب زینان پانَس رۄپیہِ دَہ واریاہَن چیٖزَن ہُنٛد بِزنِس چھُ